آ السلامُ علَیکُم بشیٖر صٲب چھُو حظ آ بہٕ چھُس مُومِن جِناب مےٚ اوس تۄہہِ کیبہِ خٲطرٕ حظ فون کُۄرمُت آ مےٚ حظ یِن نؠبرٕ پؠٹھ اَصلِی دوس تِمَن چھِ فیملِی سٟتۍ آ تِمَن چھِ دۄن ژۄن جایَن گَژُھن حظ جِناب اَکھ چھُکھ پَہَلگام گَژھُن سٔتمہِ نٔیمہِ گَژھُن پَتہٕ گُلمرٕگ اۭٹھمہِ گَژھُن سۄنہٕ مرٕگ دٔہمہِ گَژھُن پَتہٕ یور حظ کۄکَر ناگ ویرِی ناگ اَہن حظ آ اَہَن حظ مےٚ حظ ٲس گٲڑ مگر تَتھ منٛز واتہٕ ہن نہٕ تیٖتۍ نَفَر کِہیٖنۍ حظ حضرَت ٲں ڈریوَر تہِ گَژھہِ مےٚ اَصٕل پَہَنتھ آسُن حظ یٔمِس نہٕ شرارَتھ ورارَتھ کھسہِ کِہیٖنۍ یا چاے رُکنہِ کھسان چاے چیٚؠنہِ بیٚہوان کُنہِ جایہِ بَتہٕ کھیٚنہِ یِمَن چھِ کھسان شرارَت نا سُہ تِیُتھ ہیٚو نَفر گَژھہِ نہٕ مےٚ آسُن کینٛہہ حضرَت آ پونٛسَن ہٕنٛز ٹؠنٛشَن مہٕ ہیٚیِو تُہۍ پونٛسہٕ دِمہٕ بہٕ گُتٕلۍ آبٕکۍ پٲٹھۍ خرچاو بہٕ مگر نَفر گَژھہِ مےٚ آسُن اَصٕل اَہَن حظ آ مےٚ گَژھِ لَگہِ ٹیٚمپُو تہِ اَہن حظ آ جیپ تہِ اگر اسہِ تویرا آ آ اَہَن حظ آ وۄنۍ توتہِ کوتاہ تانۍ ہیٚیو تُہۍ تمِیُک ٹؠنٛشَن مہٕ ہیٚیِو تُہۍ کہیٖنۍ حظ مگر مےٚ گَژِھ آسُن نَفر حظ اَصٕل آ اَہَن حظ آ سۄ چھِ سٔہِی کَتھ مگر اَکھ کَتھ وَنہٕ بہٕ اَکھ گَژھہِ آسٕنۍ کَمفٲٹیبٕل حظ کَمفٲٹیبٕل گَژھن تِم بیٚہِنۍ مان تو تُہۍ تِمَن چھِ دۄن ژۄن جایَن گَژُھن پہلگام چھُکھ گژھُن تتہِ چھُکھ دۄن ترٛؠن دۄہَن سِٹے کَرُن ہُتہِ چھُکھ گُلمَرگ چھُکھ دۄن ترٛؠن جایَن سِٹے کَرُن اَہَن حظ آں اَہَن حظ آ ڈریوَر روزِ تِمَن سٟتی جِناب تٔمِس دِمُو أسۍ پونٛسہٕ ٹھیٖک حظ جِناب کھیٚن چؠن تہِ دِمہوس ہوٹلَس منٛز آسہِ کم کَمرٕ تہِ تٔمس خٲطرٕ تِژھ کَتھ چھَنہٕ کیٚنٛہہ مگر ڈریوَر گَژھہِ مےٚ اَصٕل آسُن حظ یہِ چھِ گَرِیلُو مسلہٕ آسان اسلیے کِیٛازِ کہِ تِم یِنۍ نؠبرٕ پؠٹھ نؠبرٕ پٮ۪ٹھ یِن تِم حظ آ آ بیٚیہِ چھِ دوس ووس مےٚ زٕ ژور تِم تہِ چھِ سٟتۍ حظ جِناب آ آ وۄنۍ کَر حَظ گَژھہِ مےٚ یہِ اِنشاء اَللہ کٲلکیٚتھ آسَن تِم پَکان تہٕ آ بہٕ کَرٕ تۄہہِ فون اِنشاء اللہ اَکھ زٕ دۄہ لَگَن تہٕ پَتہٕ کَرہو بہٕ فون تۄہہِ تہٕ تُہۍ یِیزیٚو بہٕ سوزٕ تۄہہِ ایٚڈرَس ویٚڈرَس تمہِ وِز آ جِناب چَلو السلام علَیکُم